اگر أسۍ وٕچھُو وارِیاہس ہر کٲنٛسہِ اِنسانس منٛز چھُ آسان کیٚنٛہہ سِٹرنٛگتھ تہٕ بیٚیہِ کیٚنٛہہ ویٖکنٮ۪س تہٕ یعنی کہِ کٲنٛسہِ منٛز چھُ آسان کیٚنٛہہ اصلِیت تہٕ کیٚنٛہہ خرٲبی تہِ اگر بہٕ پانس منٛز وٕچھٕ گۄڈنکٕے چیٖز چھِ ہاڈ ؤرک چھُس بہٕ محنت چھُس بہٕ زبردس کَران بیٚیہِ چھُس نہٕ بہٕ نٮ۪ور گِو اپ بہٕ چھُس نہٕ ایٖزلی کانٛہہ چیٖز تَراون کِہیٖنۍ تہٕ بیٚیہِ چھُس بہٕ روزان ڈٮ۪ڈکیٚٹڈ کانٛہہ تہِ کٲم ٲستن بہٕ چھُس ڈِڈکیٚشن ہاوان پنٛکچُول چھُس بہٕ روزان کنٛٹنیوٗ رُگیولرٹی چھِ مےٚ آسان یعنی کہِ بہٕ چھُس روزان کنٛٹنیوٗوسلی تتھ پتہٕ پتہٕ تہٕ بہٕ چھُس نہٕ مطلب محنتہِ وَرٲے چھُس نہٕ بہٕ محنتہٕ پٮ۪ٹھ چھُس بہٕ ڈِ بَروس کَران اگر أسۍ وٕچھو یعنی کہِ مطلب مےٚ منٛز کیٚنٛہہ خٲمی تہِ چھِ آسان یعنی کہِ اگر أسی وٕچھو گۄڈنٮ۪تھٕے بہٕ چھُس تھوڑا ٹٮ۪مپر لاس گَژھان مےٚ چھِ شرارت کھسان جلدی اگر کانٛہہ چیٖز یہِ بیٚیہِ گَژھہِ مےٚ مِلُن کانٛہہ تہِ چیٖز ٲستن جلدی گژھِ مےٚ مِلُن مطلب مےٚ چھُ ٹٮ۪مپر گَژھان لاس تہٕ بیٚیہِ چھِ مےٚ اکھ مطلب یعنی کہِ ٹرٛسٹ چھُس بہٕ جدلی کَران مطلب ٹرٛسٹ حالانکہِ چھُ یہِ اکھ اصٕل چیٖز مگر چھِ یہِ ویٖکنٮ۪س تہِ ہر کٲنٛسہِ پٮ۪ٹھ گَژھِ نہٕ ٹرٛسٹ کَرُن بَروسہٕ گژھِ نہٕ کَرُن کِہیٖںی کیٛازِ لُکن پٮ۪ٹھ چھِنہٕ بروسہٕ آسان کِہیٖنۍ کُس کمہِ آیہِ چھُ سونٛچان ہر کٲنٛسہِ پٮ۪ٹھ گَژھِ نہٕ ٹرٛسٹ تہِ کَرُن مطلب یہِ چھُ مےٚ اکھ ویٖکنٮ۪س تہٕ بیٚیہِ چھِ مےٚ اکھ ویٖکنٮ۪س سُہ گوٚو یہِ مطلب بہٕ چھُس مزٕ ایٖزی نِوان ایٖزی تہِ چھُس بہٕ نِوان کیٚنٛہہ چیٖز یُس چھُس بہٕ ایٖزی نِوان مطلب مےٚ چھِ بسان نَہ نَہ یہِ مطلب ایٖزی مطلب کیٛاہ گوٚو وٕچھنہٕ وٕچھنہٕ ورٲیی چھُس بہٕ دَپان نَہ یہِ تگہِ مےٚ مطلب اُور کانٛفڈٮ۪نٕس منٛز چھِ مےٚ منٛز یعنی کہِ وَنو سُہ تہِ چھُ اکھ اُور کانٛفڈنٛٹ چھُس بہٕ گَژھان یعنی کہِ کانٛہہ تہِ کٲم ٲستن تتھ کرنس منٛز چھُس بہٕ اُور کانٛفڈنڈ گَژھان یہِ تہِ چھِ مےٚ اکھ بٔڑ ویٖکنٮ۪س مےٚ منٛز مطلب گوٚو مےٚ منٛز چھِ خٲمی تہِ تہٕ اچھٲیی تہِ یعنی کہِ یعنی کہِ سِٹرنٛگتھٕ چھِ مےٚ کیٚنٛہہ تہٕ ویٖکنٮ۪س تہٕ یِتھ کٔنۍ مےٚ تۄہہِ وُنمو ہاڈ ؤرک چھُس بہٕ نٮ۪ور گِو اپ چھُس نہٕ بہٕ کَران ایٖزلی پنٛگچُول چھُس بہٕ ڈٮ۪ڈِکیٹ تہِ چھُس بہٕ مطلب یِم آسہِ کیٚنٛہہ یِم منٛز مےٚ منٛز سٹرنٛگتھٕ تہٕ ویٖکنٮ۪س اَ